تُہۍ چھِو حظ تُہۍ تُہۍ چھِو حظ اَہَن حظ آ بیوٗل ویول ؤوزیٚو اَصٕل پٲٹھۍ بیٚیہِ کھٔنۍزیٚو یہِ زمیٖن ومیٖن اَصٕل پٲٹھۍ تاکہِ فصل یِیہِ اَصٕل اَدٕ حظ اسلام علیکُم